یُس یہِ کٔلایمِنٛگ مین کٔلایمِنٛگ ہُنٛد سِٹایِل چھِ یُس مےٚ تیار چھِ کوٚرمُت واریاہَن ؤری یَن سُہ چھِ بہٕ ہٮ۪کہٕ کُنہِ تہِ مطلب کُنہِ تہِ پہاڑَس ہٮ۪کہٕ بہٕ کھسِتھ کُنہِ تہِ پہاڑَس مگر ٲسۍ وَنان گۄڈٕنٮ۪تھٕے سیفٹی گٔژھ آسٕنۍ ہر کٲنٛسہِ سٮ۪فٹی چھِ فٔسٹ تٔمۍ علاوٕ اَراو ورٲے چھِنہٕ ہٮ۪کان اِنسان کٔرِتھ کِہیٖنۍ اِنسانَس ییٖتۍ ییٖتۍ پیٚیہِ سیٚفٹی کَرٕنۍ اِنسانَس چھِنہٕ پَتہٕ تیٲری وَرٲے تَتہِ چلان تیار کیٛاہ آسن کوٚرمُت کۭتیاہَن ؤری یَن منٛز کیٛاہ اٮ۪کٕسپیرنَس آسَن اٮ۪کٕسپیرنَس وٮ۪کٕسپیرنَس چھِنہٕ پتہٕ چلان تَتہِ کِہیٖنۍ یہِ چھِ زَن رِسکہِ ۂنٛز کٲم اِنسان چھِ یژھان یوٗت تیوٗت اَتھ منٛز مطلب ہٮ۪س یَتھ منٛز چھِ ہٮ۪س پٮ۪وان تھاوُن مطلب واریاہ اِنسانَس اِنسانَس اَگر مہموٗلی یِم بٮ۪لَنٕس گٔے اِنسان یی واریاہ بوٚن سُہ چھِ پٮ۪ٹھ واریاہ ہایٹہِ پٮ۪ٹھ آسان اِنسان چھِنہٕ آسان یہِ ہایِٹ یہ داہ فُٹ وُہ فُٹ ؤنۍ زَنہٕ وَنہِ اِنسان نہ سُہ چھِ آسان ہَتھ وایِز ساس وایِز فُٹَو پٮ۪ٹھ آسان اِنسان آسان ہیٚور اِنسانَس سۄ تیٖژ ویٖژ مطلب یہِ چیٖز تیٲری مطلب تھاوٕنۍ گۄڈٕنٮ۪تھٕے اِنسانَس گٔژھ آسٕنۍ مطلب اٮ۪کٕسپریٖنَس گٔژھ کۭژھ آسٕنۍ اِنسانَس اِنسانَس گٔژھ پاے آسٕنۍ اَگر بہٕ یَتتھ تراوٕ یِتھ پٲٹھۍ مےٚ ہٮ۪کہِ کٔنۍ یِتھ نیٖرِتھ کٔنۍ چھِ ہٮ۪کان منٛز نیٖرِتھ کیٚنہہ چھِ ہٮ۪کان گٔژھِتھ لَتھ چھِ ہٮ۪کان اِنسان ژٔلِتھ پَتہٕ چھِنہٕ تَتنٮ۪س اٮ۪کٕسپریٖنَس وٮ۪کٕسپریٖنَس چلان کِہیٖنۍ اِنسانَس یہِ وَنان چھِ ہے مےٚ ہسا چھِ ییٖژ تیٲری کٔرمٕژ مےٚ سَتَن ؤری یَن کٔرٕمٕژ تیٲری اَتھ یٔمِچ کٔلایمِنٛگ ۂنٛز تیٲری وَریٲری چھِنہٕ پَتہٕ چلان تَتہِ کِہیٖنۍ اِنسانَس چھِ گٔژھ اٮ۪کٕسپریٖنَس تہِ چھِ مٮ۪ٹَر کران کُنہِ کُنہِ جایہِ اٮ۪کٕسپریٖنَس چھِ مٮ۪ٹَر کران واریاہ تہٕ مگر سٮ۪فٹی تہِ چھِ آسان اِنسانَس ساروی کھۄتہٕ ضُروٗری تھاوٕنۍ تہٕ بیٚیہِ یُس تیٲری آسہِ اِنسانَن کٔرمٕژ مطلب یہِ چھِ اِنسان اِنسانَن اَگر کانٛہہ کمپنی چھِ جایہِ کٔلایمِنٛگ اَتھ منٛز آسہِ یہِ چھِ اَسہِ مطلب فار اٮ۪گزامپُل ؤنکیٚس ترٲیہِ امیُک یِتھ پٲٹھۍ ہسا چھِ کٔلایمِنٛگ یوٗت مطلب ییٖتیاہ ساس فُٹ ہسا چھِ کھسُن ہیٚور ییٖتِس مطلب کۭتِس کالَس یُس گۄڈٕنٮ۪تھ کھسہِ تہِ تٔمۍ زیوٗن فار اٮ۪گزامپُل اِنسانَس زَنہٕ چھِنہٕ تیٲری کِہیٖنۍ مطلب اٮ۪کٕسپریٖنَس تہِ چھِ زیٖرَو اِنسانَس پَزِ گۄڈٕنٮ۪تھٕے تیٲری کَرٕنۍ واریاہَس ٹایمَس اِنسان اَتھ چھِ لَگان واریاہ واریاہ ٹایِم رٮ۪تہٕ واد چھِ اَتھ لَگان اَتھ چھِ ہٮ۪کان ؤری واد تہِ لٔگِتھ اَتھ ہٮ۪چھنس بیٚیہِ پَتہٕ اِنسانَس یوٗت تیوٗت ہٮ۪س تھاوُن تیٲری چھِ کَرٕنۍ گۄڈٕنٮ۪تھٕے چھِنہٕ وَٹہٕ دِنۍ بہٕ کھسہٕ یوٗتاہ ہیٚور تہٕ بہٕ کھسہٕ توٗتاہ ہیٚور اِنسانَس پَزِ گۄڈٕنٮ۪تھٕے اَگر گۄڈٕنٮ۪تھٕے اِنسانَس آسان خوف أمیُک خوف چھِ آسان واریاہَن سارنی چھِ آسان آلموشٹہٕ چھِ آسان ہَتھ منٛز نَم نَم تھَن پٕرسَنٹَن چھِ آسان خوف أمیُک مطلب ہیٚور کھسنُک اِنسانَس پَزِ ییٖژ تیٖژ گۄڈٕنٮ۪تھ اَگر أمِس فُٹہٕ پانٛژھ ہَتھ چھِ کھسُن ہیٚور کُن بالَس پٮ۪ٹھ مطلب یُس واریاہ واریاہ تھوٚد چھِ اِنسانَس پَزِ گۄڈٕنٮ۪تھٕے فٔسٹ پَزِ أمِس گۄڈٕنٮ۪تھٕے اَگر أمِس پانٛژھ ہَتھ چھِ کھسُن أمِس چھِ گۄڈٕنٮ۪تھٕے کَرُن چیٖز اَکھ أمِس چھِ گۄڈٕنٮ۪تھٕے گۄڈٕنِکی دۄہ کَرُن فُٹہٕ ہَتھ کھٚنڈ ییٚلہِ أمِس فُٹہٕ ہَتھ مَکلَن أمِس چھِ پتہٕ بیٚیہِ دۄہ کَرٕنۍ بیٚیہِ فُٹہٕ ہَتھ کھنڈ أمۍ آیہِ أمۍ آیہِ کھسہِ یہِ فُٹہٕ فُٹہٕ فُٹہٕ فُٹہٕ فُٹہٕ فُٹہٕ أمِس مَکلہِ أمۍ آیہِ سۭتۍ مَکلہِ أمِس خوف تہِ أمی سۭتۍ مِلہِ أمِس اٮ۪کٕسپریٖنَس تہِ بیٚیہِ گژھِ أمی سۭتۍ أمِس تیٲری تہِ أمۍ سۭتۍ گژھِ أمۍ سۭتۍ روزِ نہٕ أمِس کانٛہہ تہِ پرابلِم پَتہٕ بُتھِ کِہیٖنۍ اِنسان اَگر أمۍ گۄڈٕنٮ۪تھٕے دِژ تھپہٕ گۄڈٕنٮ۪تھٕے بہٕ ہسا کھسہٕ یوٗتاہ تھوٚد اِنجٕری زَنہٕ گٔے اَتھ دوران زَنہٕ گٔے اِنجٕری پَتہٕ کیٛاہ لوٚگ سُہ کَمپِٹیشَن زَنہٕ آسہِ کیٚنہہ أمِس زَنہٕ آسہِ کیٚنہہ پرایِز وایِز پَتہٕ کیٛاہ مَکلیو سُہ پرایِز وایِز سورُے تِکیٛازِ اِنسانَس چھِ گۄڈٕنٮ۪تھٕے پٮ۪وان آرام ہٮ۪س ہٮ۪س پٮ۪وان کَرُن گۄڈٕنٮ۪تھٕے چھِنہٕ بَڑیٚن بَڑیٚن دِنۍ تھپہ آسان بہٕ ہسا کھسہٕ گۄڈٕنٮ۪تھٕے یوٗتاہ تھوٚد اَتھ منٛز چھِ ہٮ۪کان اِنجٕری ؤسِتھ زَنہٕ پیٚو نفر اِنجٕری چھِ ہٮ۪کان گٔژھِتھ پَتہٕ ہٮ۪کہِ نہٕ اِنسان تیٲری وَیٲری کٔرِتھ کِہیٖنۍ اس لیے چھِ آسان ساروی کھۄتہٕ بٔڑ چیٖز گۄڈٕنٮ۪تھ گٔے سیفٹی